اگر أسۍ وٕچھو برٛونٛہہ کالہِ ٲس واریاہ سختی لُکن ییٚلہِ أسۍ بوزان چھِ پننٮ۪ن زِٹھٮ۪ن نِش کیٛاہ کیٛاہ چھِ تِمن مُصیٖبت پٮ۪مٕتۍ تُلٕنۍ أسۍ چھِ حٲران گژھان ییٚلہِ تِم ونان چھِ اسہِ اوس پٮ۪وان پایٚدل سکوٗل گژھُن تہٕ لگ بگ وُہ کلوٗ میٖٹر پٕنٛژٕ کلوٗ میٖٹر دوٗر چھِ ٲسۍ مٕتۍ سکوٗل آسان تہٕ کالیج تہِ چھِ ٲسۍ مٕژ یِہٕے پٕنٛژٕ تٕرٕٛہ کلوٗ میٖٹر دوٗر پٮ۪وان تِمن پایٚدل گژھُن تِکیٛازِ تِمن دۄہن آسنہٕ زیادٕ گاڑِ واڑِ تہِ کینٛہہ تہٕ یِمن چھِ ٲسۍ مٕتۍ پٮ۪وان پایدلی سکوٗل گژھُن وۄنۍ اگر بسہٕ آسہِ آمژٕ تہِ مگر لُکن ٲسۍ نہٕ تمہِ ساتہٕ پۄنٛسہِ آسان کینٛہہ تِم ٲسۍ نہٕ ہٮ۪کان کرایہِ بٔرِتھ کینٛہہ تہٕ تِم وسہِ ہن سکوٗل یِتھٕے کٔۍ

دانہِ اِتھٕے کٔۍ ژوٗنٛٹھۍ کٲم یہِ ٲسۍ پٮ۪وان سٲرٕے پانے کرٕنۍ اِتھٕے کٲٹھۍ گریڈنٛگ کرٕنۍ آز چھِ آز چھِ أسۍ وٕچھان وۄنۍ یِمن چیٖزن منٛز آیہِ ٹٮ۪کنالجی ہُنٛد زبردست رول تہٕ کٲم گٔیے واریاہ آسان بونٛٹھ اوس پٮ۪وان اتھہٕ سۭتۍ پلو چھلٕنۍ وُنکیٚس چھِ واشنٛگ مشیٖن گوٚو اگر أسۍ وٕچھو وۄنۍ واریاہن چیٖزن منٛز آیہِ تبدیٖلی یۄس سٲنۍ لایف چھِ یہِ چھِ واریاہ ایٖزی اتھ منٛز چھِ أسۍ وٕچھن اگر اسہِ پلو آسہِ چھلٕنۍ واشنٛگ مشیٖن ٲسۍ استعمال کران اِتھٕے کٔۍ سفر چھُ وُنکیٚس ٹرانسپورٹ چھُ وُنکیٛس کۭژاہ فیسلٹی چھِ وُنکیٚس وُنکیٛس چھُ انسان ہٮ۪کان جہازس کھٔسِتھ سُہ تہِ چھُ ہٮ۪کان دہن منٹن منٛز بیٚیِس کنٹری منٛز وٲتِتھ تہٕ یُس زن برٛونٛٹھ اوس یِوان اٮ۪ویلیبٕل کینٛہہ نہ ہٮ۪کٮ۪ن یِم اٮ۪فٲٹ کٔرِتھ تمہِ ساتہٕ یوٗتاہ خرچہِ تہٕ یِتھٕے کٔۍ ونو أسۍ باقٕے تہِ اگر أسۍ وٕچھو از چھِ گریڈنٛگ مشیٖن یِوان ژوٗنٛٹھۍ کارس منٛز گوٚو یہِ کٲم چھِ واریاہ ایٖزی گژھان یا وٕچھو أسۍ باقٕے ٹٮ۪کنالجی ییٚلہِ برٛونٛٹھ اوس پٮ۪وان پٮ۪وان انسان بٮ۪مار ہسپتال ٲسی نہٕ آسان گامن منٛز پتہٕ اوس آسان ڈسٹرکس منٛز اکھ ہسپتالہ سارنٕے لُکن اوس پٮ۪وان تور گژھُن تتہِ ٲسۍ آسان واریاہ زیادٕ بیٖڈ وُنکیٛس چھِ أسۍ وٕچھان گامن منٛز چھ پنُن پنُن ہسپتال وُنکیٛس چھِ اور ہٮ۪کان گٔژھِتھ اتہِ چھِ ہٮ۪کان أسۍ یِم ٹٮ۪شٹ وٮ۪شٹہٕ کٔرتھ اسہِ اوس پٮ۪وان برٛونٛٹھ پشاب ٹٮ۪سٹ خٲطرٕ وُہ کلوٗ میٖٹر دوٗر گژھُن وُنکیٚس چھنہٕ سۄ کتھ کینٛہہ وُنکیٚس چھِ اسہِ پنہِ سٕے گامس منٛز گژھان یِم ٹٮ۪شٹ تہٕ یِتھے کٔۍ ہٮ۪کو أسۍ ؤنِتھ ٹٮ۪کنالجی ہُنٛد رول چھُ زبردست سٲنۍ لایف ایٖزی بناونس منٛز تہٕ اگر أسۍ وٕچھو وۄنۍ أمۍ کیٛاہ اثر ترٛوو اسہِ أمۍ ٹٮ۪کنالجی سٲنۍ لایف بنٛے ایٖزی مگر أسۍ بنٛے زیادٕ وۄنۍ آرام طلب أسۍ چھِ گژھان أسۍ چھِنہٕ وۄنۍ تِتھ کٔۍ سۄ فٹنٮ۪س روٗز نہٕ اسہِ وۄنۍ کینٛہہ

تِکیٛازِ برٛونٛٹھ ییٚلہِ انسان کٲم اوس کران تہٕ سُہ اوس ہٮ۪کان پننس اینرجی اوس خرٕچ کران پتہٕ اوس کھٮ۪وان تہٕ سُہ اوس روزان فِٹ کیٛازِ کھٮ۪ن چٮ۪ن اوس آسان میعٲری وُنکیٛس چھ برٛٮ۪تھ کُنہِ چیٖزس مِلاوٹھ تہٕ أسۍ ہٮ۪کو ؤنِتھ سون صحت بِگڑٮ۪و امہِ سۭتۍ تہٕ اوٚور آل مگر لایِف بنٛے ایٖزی وُنکیٚس چھِ أسۍ وٕچھان پرٛٮ۪تھ کینٛہہ فٮ۪سلٹی تہٕ ٹٮ۪کنالجی بنٲو سٲنۍ لایف واریاہ ایٖزی